بہٕ حظ چھُس مارکیٹنٛگ کران مےٚ اوس سرن دِیُتمُت از ٹارگٮ۪ٹ حظ پنٛدہ ساس رۄپیہِ یہِ سیل کران اکہِ دۄہ حظ ییٚمہِ ساتہٕ مےٚ یہِ کٲم سٹاٹ کٔر حظ بہٕ حظ اوسُس واریاہ زیادٕ گۄڈٕنٮ۪تھٕے پریشان حظ یہِ کٲم کٕتھ کٲٹھ حظ گژھِ تہٕ سرن اوس ووٚنمُت زِ چٲنۍ نوکری چھِ خظرس منٛز اگر نہ حظ ژےٚ پنٛدہ ساس کالچن سیل ٲسٕے حظ ییٚلہِ بہٕ صُبحن آفسہٕ نٮ۪بر درٛاوُس حظ مےٚ حظ کٔر کٲم بہٕ اوسُس مطلب تھوڑا پریشان تہِ امکہِ وجہہ سۭتۍ کہِ میٲنۍ نوکری چھِ خطرس منٛز تہٕ مگر ییٚمہِ ساتہٕ بہٕ اللہ تعالیٰ سٕنٛدِ فضلہٕ کرمہٕ سۭتۍ آفسہٕ منٛز نٮ۪بر درٛاوُس بہٕ حظ سٮ۪سیٚوس أکِس پریویٹ آفسس انٛدر حظ ییٚتہِ کینٛہہ مُلٲزم کٲم ٲسۍ کران مےٚ حظ کٔر یِمنٕے برٛونٛٹھ کن حظ پننہِ چیٖزن ہُنٛز پرٛیزنٹیشن تمنٕے متعلق کٔر مےٚ کتھ تہٕ یِمو حظ دِیتۍ مےٚ أتھٕے حظ بہ مطلب واریاہ زیادٕ مطلب ہیٚمتھ تہٕ دِیتُکھ حظ مےٚ بہن ساسن ہٕنٛز سیل حظ باہہِ بجہِ تانۍ کٔرتھ حظ تمہِ علاوٕ یِم مےٚ باقٕے ترٛےٚ ساس ٲسۍ تِم حظ کٔر مےٚ شام تام پتہٕ آرام آرام سان حظ کور تہٕ کوٚر مےٚ یِتھ کٲٹھ یہِ چیلینج حظ سر سُنٛد یہِ چیلینج حظ ہینڈٕل